نَہ کُکِنٛگ نَہ حظ چھَنہٕ صِرف ٲں زَنانَن ہنٛزٕے یوٗت کٲم کیٚنٛہہ مَرد تہِ ہیٚکیٚن کُکِنٛگ کٔرِتھ وُنکٮ۪ن اگر أسۍ فار ایٚگزامپٕل ٲں یوٗتاہ تہِ ڈِجِٹَل ٹیٚکنالجی آیہِ یوٗٹیوٗب چھِ تَتھ پٮ۪ٹھ چھِ أسۍ وُچھان موہنی تہِ چھِ ٲں کُکِنٛگ کَران تہٕ زَنان تہِ چھِ کُکِنٛگ کَران موہنِویَن تہِ چھِ یوٗٹیوٗب چَنلہٕ یِم زَن کُک چھِ تہٕ زَنان تہِ چھِ اَلبَتہ کٔشیٖرِ مَنٛز چھِ ٲں زیادٕ یُس زَن گَھریلوٗ کُکِنٛگ چھِ سۄ چھِ زیادٕ زَنانے کَران تہٕ تِکیٛازِ مَرٕد چھِ نیٚبرِمۍ کامہِ کَران تہٕ مگر ہیٚکو ؤنِتھ کہِ موہنی تہِ چھِ ہیٚکان کُکِنٛگ کٔرِتھ بہٕ چھُس پانہٕ زانَن کُکِنٛگ کَرٕنۍ بہٕ چھُس ہیٚکان چِکَن رٔنِتھ بَتہٕ رٔنِتھ بِریانی چھِ مےٚ تَگان رَنٕنۍ تہٕ مگر چھِ زیادٕ پَہم زَنانے یِم زَن گھریلوٗ کُکِنٛگ چھِ سۄ چھِ زَنانے کَران ہوٹلَن منٛز چھِ زیادٕ موٚہنی کُکِنٛگ کَران ہوٹَل کٲم ٲسۍ تَن یا ییٚتہِ چھِ ٲں خانٛدرَن پٮ۪ٹھ چھِ آسان وازٕوان رَنُن تِم چھِ موہنی زیادٕ رَنان تہٕ کیاہ چھِ اَتھ وَنان یا کُنہِ تہِ کانٛہہ فَنٛکشَن آسہِ تَتہِ چھِ ٲں مَردٕے کیاہ چھِ اَتھ وَنان زیادٕ کُکِنٛگ کَران تہٕ زَنان چھِ گَھرَن منٛز چھِ زَنانٕے زیادٕ کُکِنٛگ کَران